کشمری کلٮ۪کشنس منٛز چھِ ساروِے کھۄتہٕ بٔڑ زٕ چیٖز لبنہٕ یِوان گۄڈنِکی ییٚتِچ ڈوٗنۍ ہچہِ کٲم تہٕ دوٚیِم چیٖز گٔے یِم ییٚتِکۍ یِم آٹِزنٕز چھِ یِم کٲرۍ گر چھِ ییٚتِکۍ چاہے تِم فردٕ کٲم چھِ کَران کرٛالہٕ کٲم چھِ کَران یا بدلی کانٛہہ کامہِ چھِ کَران تہٕ مینلی چھِ یِم زٕ ترٛےٚ چیٖز ییٚتہِ ییٚتیُک شال تہٕ ییٚتِکۍ بانہٕ تہٕ ییٚتِکۍ یہِ ڈوٗنۍ ہچہِ کٲم اگرے اِنسان مطلب وارِیاہ اِنسان چھِ یا وارِیاہ کیٚنٛہہ ییٚتِکۍ بسکیٖن دار یا اَوُٹ سایڈ یِم یور یِوان چھِ تہٕ تِم چھِ پرٛٮ۪فر کَران یِم چیٖز ییٚتہِ ہیٚنۍ ییٚتہِ تہِ اَمہِ سۭتۍ چھُ یِہوٚے فٲیدٕ سٲنِس سماجس سٲنِس کلچَرس چھُ یِہوٚے فٲیدٕ کہِ ییٚلہِ اِنسان ییٚتہِ پٮ۪ٹھ کانٛہہ فار کانٛہہ ٹوٗرسٹ یی یور پتہٕ نی سُہ ییٚتہِ پٮ۪ٹھ کانٛہہ چیٖز پانس سۭتۍ ژٕ اَمہِ سۭتۍ چہِ یِہوٚے خبر مِلان باقین کہِ تَتِکۍ لُکھ کۭتیٛاہ سِکِلفُل چھِ تَتِکۍ لُکھ کۭتیٛاہ ہُنر بنٛد چھِ تہٕ تَتِکۍ لُکھ کۭتیٛاہ اصٕل چھِ یِتھ کٔنۍ چھےٚ سماجِچ اکھ شان روزان بیٚیہِ چھِ سماجِچ اکھ ہسٹری بَنان یِتھ کٔنۍ چھِ پتہٕ وارِیاہ وارِیاہ تہِ اٮ۪ٹرٛٮ۪کٹ گَژھان یِمن چیٖزن کُنَتھ بہٕ چھُس یِہوٚے اٮ۪کٕسپیٖرینٕس کَران کہِ أکِس اِنسانس خٲطرٕ چھُ گۄڈنٮ۪تھٕے چھِ اِنسانس پنٕنۍ دِلی خوشی مِلان کہِ بہٕ چھُس یِم یِم چیٖز کلٮ۪کٹ کَران دوٚیِم چیٖز گوٚو یہِ کہِ بہٕ چھُس یِموٕے چیٖزو سۭتۍ پنُن ٹرٛٮ۪ڈِشن پنُن تٔہذیٖبو تمدُن پرٛموٹ کَران